یِم مَذہبی یِم چھِ گَژھان یِوان چھِ پننہِ پننہِ مَذہَب حِسابہ یہِ پَننۍ مَذہَبَن چھُ آسان ووٚنمُت یِتھ کنۍ أسۍ پَنن مُسَلمانَن چھُ پَنن مَذہَبَن ووٚنمُت نماز پَرٕنۍ پانٛژھ وَقت نماز پَرٕنۍ یہِ چھِ لٲزمَن اَسہِ پَرٕنۍ آسان یِم ہیٚکو نہٕ أسۍ ترٲۄِتھ کِہیٖنۍ یا جُمعہ چھُ واتان اتھ سٲنِس مَذہَبَس مَنٛز چھُ مُسلمانَن ہٕندِس مَذہَبَس مَنٛز خۄطبہ چھُ آسان تمہ دۄہہ خۄطبہ پَرُن تمہ پَتہٕ چھَس پَننۍ نماز پَران یِم چیٖز چھِ اَسہِ یِم چھِ اَسہِ آمٕتۍ پَتہٕ پٮ۪ٹھے کَران تہٕ روزو کَران تکیاز یہِ چھُ اَسہِ پَنُن مَذہَب وَنان یہِ اَسہِ پَنُن مَذہَب چھُ وَنان تہِ چھِ اَسہِ لٲزمَن آسان کَرُن یہ چھ مُسَلمانَن نماز پَرٕنۍ یا قران پَرُن چھُ مُسَلمانن یِتھے کنۍ چھُ یِمَن یُس یِمَن یِم چھِ مُسَلمان مَسجِدَن مَنٛز پنٕنۍ نماز پَران تہِ یُس یِمَن آسان یہِ چھُ یِمَن زَنیٚن موٚہنوین پیٚٹھ وٲجِب آسان یہِ نماز پَرٕنۍ موٚہنی چھِ مَسجِدَن مَنٛز پَران زَنہِ چھِ پران گَرِ تِتھے کنۍ چھِ یِم سِک یِم چھِ آسان سِک مَذہَبٕک تِمن چھُ آسان پَنُن اکھ یہِ تِم چھِ آسان پَنن پٲٹھۍ پنٕنٮ۪ن یُس تِمَن گُردُوارا چھُ آسان اکھ مَذہنی پاک جاے یُس یِوان چھ ماننہ یِتھ کنۍ اَسہِ چھ یِوان مَسجِد اکھ خۄدے سُنٛد گَرٕ ماننہٕ اکھ پاک جاے یِتھے کنۍ چھِ سِک بَرادری ہُنٛد یہِ یُس یہِ گُردُوار چھُ آسان یہِ تہِ چھُ آسان اکھ یِہنٛدِس اکھ پاک جاے اکھ آسان ییٚتَس یِم پَننہِ حِسابَن یُس یِمَن پَنُن یہِ چھُ آسان گرو نایَک تٔمسی پَننِس پَننہِ حِساب پَنُن یہِ أمِس یِم پَنُن یہِ چھِ مانان پٲدٕ کَرَن وول تٔمِس پَننہِ حِساب یہِ کَران یِتھے یا پَنن ہیٚنٛدۍ چھِ پَنُن یہِ کَران یِمَن مَنٛز مندرَن مَنٛز پَننۍ پوٗجا پاٹھ چھِ کَران تِمَن تہِ چھُ آسان اکھ پَنُن مَذہبی حصہٕ اکھ سُہ پَنُن یہِ پَننۍ پٲٹھۍ چھِ تِم تہِ کَران پَننٮ۪ن یِمَن پوٗجا پاٹھ پَران تہٕ تِمن تہِ چھُ آسان پَنُن دۄہہ تتھ کمہِ ٹایمہِ یا صُبحٲے چھِ تِم بَگوانَس یا نَمان یا کیاہ سُہ چھُ تِمَن پَنُن پَنُن اکھ مَذہَب اَکھ کٲنٛسہِ ہٕنٛدِس مَذہَبَس ہیٚکو کِہیٖنۍ یہِ ؤنتھی تِمَن یہِ پَننہِ حِساب چھُ باسان تِمَن چھ پَنن ٹھیٖک تہِ چھ تِم کَران یمے سِک تہِ چھِ پَننۍ پٲٹھۍ پَننِس گُردُوارَس مَنز کَران یا پرٮ۪تھ کانٛہہ چھِ یِم یِم چھِ کرسچَن چھِ تِم تہِ چھِ یمہٕ کرسچَن چھِ یُس وۄنۍ چرچ چھُ آسان تِم چھِ تَتہِ پَننہِ پنٕنۍ حصہٕ پٲٹھۍ پَنُن یہِ کَرن کران یہِ مَذہبی یِم چھِ آسان تِم چھِ یمہ کَران یِتھے کنۍ چھِ سٲلِم پَننہٕ پَننہٕ یِم پنن یِم مَذہَبَن ییٚمہِ حسابہٕ پنٕنٮ۪ن پنن پنُن ییٚمس مَذہَب چھُ سُہ چھُ پَننہِ مَذہب حِساب پَننن یِمَن پاک پاک جایَن تمہ حِساب پَننۍ یہِ پنٕنۍ یِتھ کنۍ اَسہِ سون مَذہب چھ نماز پَرٕنۍ یا پننۍ کینٛہہ اَسہِ یِم پاک جایہِ چھِ مَسجِد سُہ چھ اکھ پاک مُقَدَس جاے آسان تتٮ۪س چھِ أسۍ نماز پَران یِتھے کنۍ چھُ آسان یِمَن باقیَن مَذہَبٕکۍ یِم لُکھ چھِ آسان کرسچَن چھِ آسان یِمن چھُ چرچ پَنُن یہِ آسان یا یِم بَٹہٕ چھِ آسان بَٹَن چھُ پَنُن مندِر ییٚتَس تِمن سُہ پَننۍ پاک جاے چھِ سِکَن چھُ پَنُن گُردُوارہ یِتھے کنۍ چھِ واریاہ یِم پاک مُقَدَس جایہِ یِمَن أسۍ پَننہ حِسابہ چھِ پَننِس خۄدا صٲبَس سۭتۍ کتھ کَران چھِ پَننِس خۄدا صٲبَس سۭتۍ مَنٛگان چھِ